اَسہِ حظ اوس اَکہِ ریسٹورَنٹہٕ پیٚٹھ اَکھ فُڈ آرڈَر کوٚرمُت مغل دَربار پۄٹھَن اوس اَسہِ کوٚرمُت آرڈَر پیٖزا بیٚیہِ بٔرگَر وٕنہِ چھَس بہٕ یَژھان تَتھ رِگاڈِنٛگ فیٖڈ بیک دیُن کہِ مےٚ کیاہ باسے تَتھ منٛز اَصٕل چیٖز تہٕ خراب چیٖز کیاہ باسے مےٚ تَتھ گۄڈنیٚتھٕے وَنہٕ بہٕ یُس کالٹی ٲس سُہ پیٖزاہٕچ سُہ حظ واریاہ زیادٕ اَصٕل ٹیسٹی اوس اَصٕل ڈیٚلؤری وٲژ گٔے پنٛنِس ٹایمَس پیٚٹھ مگر کانٹِٹی ٲس نہٕ تَتھ تیٖژاہ کِہیٖنۍ نہٕ سٔروِس یۄس ٲس سۄ گٔے تھوڑا لیٹ کانٹِٹی ٲس نہٕ تیٖژاہ کِہِنۍ ان تہٕ بیٚیہِ اوس تَتھ بیٛاکھ چیٖز یہِ پرٛایِس حِسابہٕ درٛوٚگ درٛوٚگ اوس واریاہ کیازکہِ ییٚمہِ حِسابَن پرٛایِس چھُ اوس تَتھ پیٖزاہَس بیٚیہِ بٔرگَرَس تمہِ حِساب گَژھِ ہے تمِچ کانٹِٹی آسٕنۍ واریاہ اَصٕل یا أسۍ وَنو کہِ کانٹِٹی ٲس نہٕ کینٛہہ بٔلکہِ گَژھِ ہے تَتھ سٔروِس تہِ آسٕنۍ اَصٕل بیٚیہِ یہِ اَسہِ ایٚکٕسپیٚکٹ اوس کوٚرمُت تیوٗتاہ تہِ اوس نہٕ ٹھیٖک کینٛہہ مگر پھر بھی وَنو أسۍ ٹیسٹی اوس سُہ واریاہ زیادٕ ٹیسٹ اوس تَتھ یہِ اَسہِ ایٚکٕسپیٚکٹ اوس کوٚرمُت کہِ کیُتھ گَژھِ اَمہِ ریسٹورَنٹُک آسُن کیٛاہ چھِ اَتھ وَنان پیٖزا سُہ اوس بَرابَر تی سُہ کوٚر اَسہِ ساروِیو ایٚنجاے کالٹی ٲس تَتھ یعنی کہِ مطلب خراب وَراب اوس نہٕ کِہیٖنۍ کِہیٖنۍ تہِ چیٖز سٲلِم کہِ ٲس اَصٕل مگر یُتُے یوت اوس کہِ ییٚمہِ حِساب تَتھ قۭمَتھ اوسُکھ تھومُت تمہِ حِساب مِلیٛو نہٕ اَسہِ سُہ چیٖز کِہیٖنۍ نہٕ کیٛازِکہِ قۭمَتھ اوس تَتھ واریاہ ہاے مگر یور ٲس کانٹِٹی واریاہ کَم بیٚیہِ اوس اَسہِ سُہ کوٚرمُت مطلب ڈیٚلؤری گٔے تَتھ ٹایمَس پیٚٹھ مَگر یُس سٔروِس چھےٚ یعنی کہِ تِمَن اوس أکِس جایہِ سُہ کَرُن تمَن اوس سون گَرٕ تٕمو ہیوٚک نہٕ سُہ سٲنِس ڈیسٹِنیشنہِ تامَتھ واتنٲوِتھ کِہیٖنۍ نہٕ اَسہِ پیوٚو سُہ پیٖزا رِسیٖو کَرنہٕ باپَتھ گَژھُن پنٛنِس ٹاونَس منٛز ییٚلہِ زَن اَسہِ تمہِ خٲطرٕ واریاہ ٹیٚنشَنٕز وغیرہ پیٚیہِ تُلنہِ کیازِ کہِ اَسہِ پیو ٹرانَسپوٹُک اِنتِظام گۄڈٕ توٚتانیٚتھ کَرُن یا مطلب باقٕے باقٕے چیٖزٕز پونٛسہٕ پی نَیہِ نَیہِ ژھانڈٕنۍ یا تور تور گَژھنہٕ خٲطرٕ پیوٚو اَسہِ ٹایِم کَڑُن تمہِ حِسابَن چھِ أسۍ وَنان کہِ سٔروِس چھَنہٕ اَتھ ٹھیٖک کِہیٖنۍ نہٕ بیٚیہِ چھَس بہٕ یَژھان یِمَن وَنُن کہِ اگر تۄہہِ پیٖزا ییٚمہِ حِسابَن تۄہہِ اَتھ قۭمَتھ اوسوُ تھومُت پرایس اوسو تھومُت تمہِ حِساب گژھِ کانٹِٹی آسٕنۍ واریاہ مطلب کَم سے کَم گَژھِ ہے سُہ آسُن مطلب یَتھ کَم سے کَم ژور نفر ہیٚکہٕ ہَن کھیٚتھ کیٛازِکہِ تَتھ اوس پانٛژھ ہَتھ رۄپیہِ اوس تَتھ پرایِس پانٛژَن ہَتَن منٛز ہیوٚک نہٕ سُہ دۄیو اِنسانَو تہِ کھیٚتھ کہِ تیٖژاہ ٲس تَتھ کانٹِٹی کَم مگر وۄنۍ اگر أسۍ کالٹی وٕچھو کالٹی ٲس تَتھ واریاہ زیادٕ اَصٕل کالٹی ہیٚکہِ بہٕ یِہَن ؤنِتھ کہِ ٹیسٹ اوس تَتھ واریاہ زیادٕ بیٚیہِ اوس تَتھ تَمام کینٛہہ اَصٕل اَصٕل چیٖز ترٲیِتھ یِم اَسہِ فیورِٹ مَسالا چھِ تٕم ٲسۍ تَتھ اِنکٔلوٗڈ کٔرِتھ یا پٔنیٖر ٲس تَتھ واریاہ ترٲیِتھ بَٹر ٲس ترٲیِتھ اَصٕل گوٚو سُہ پیٖزاہَس رِلیٹِڈ بیٚیہِ اوس اَسہِ کوٚرمُت آرڈَر اَتہِ یہِ کیاہ چھِ اتھ وَنان چِلی چِکَن چِلی چِکَن یُس چھُ چِلی چِکَن چِلی چِکنَس تہِ اوس واریاہ مَزٕ سُہ تہِ اوس واریاہ ٹیسٹی مگر تَتھ منٛز سُہ چِلی چِکَن تہِ ووت نہٕ اَسہِ پنٛنہِ ڈیسٹِنیشَن کیٛازِکہِ تم ٲسۍ اَسہِ ایٹ اےٚ ٹایِم کٔرمٕتۍ زٕ ترٛےٚ آرڈَر بیٚیہِ ٲس اَسہِ اَتھ منٛز کٔرمُت آرڈَر اَکھ یہِ فروٗٹ کَپ مگر اَسہِ اوس فروٗٹ کَپَس کوٚرمُت میٚنشَن کہِ تَتھ سۭتۍ گَژھَن آسٕنۍ فروٗٹ کَپ گَژھِ آسٕنۍ ویٚنِلا فلیوَرُک مگر تَتھ ٲس کالٹی سٲلِم کہِ ٹھیٖک ویٖک اوس اَصٕل مگر مَسلہٕ اوس یہِ کہِ اَسہِ اوس کوٚرمُت ویٚنِلا فلیوَرُک آرڈَر یِمو اوس اَسہِ سوٗزمُت تمہِ بَدلہٕ سٹرابٔری فٕلیوَر یا یَتھ سۭتۍ مطلب اَسہِ اوس اَکہِ آیہِ کوٚرمُت ایٚکسپیٚکٹ کہِ اَسہِ واتہِ ییٚمہِ آیَن واتہِ سون چیٖز یور یہِ اَسہِ اَسہِ آسہِ ویٚنِلا فٕلیوَرُک فروٗٹ کَپ یا بیٚیہِ ٲسۍ اَسہِ پیسٹری کٔرمٕژ آرڈر پیسٹری یَس منٛز ٲس اَسہِ کوٚرمُت اکھ چاکلیٹ فٕلیور بیٚیہِ اوس اَسہِ مینٛگو فٕلیور کوٚرمُت تم ٲسۍ تٕہٕنٛز کالٹی ٲس ٹھیٖک کانٹِٹی تہِ ٲس ٹھیٖک مَگر پرایِس اوس ہاے پرٛایِس اوس زیادٕ پَہمَتھ مَگر اگر أسۍ وٕچھو توتہِ اوس ٹھیٖک کانٹِٹی حِساب اگر أسۍ وٕچھو سُہ اوس واریاہ اَصٕل یا کالِٹی حِساب اگر وٕچھو تہِ تہِ اوس ٹھیٖک مگر وۄنۍ گوٚو زَن یِہٕے کہِ پراے پرٛایِس اوس تَتھ واریاہ ہاے بیٚیہِ ٲس اَسہِ تھوڑا سویٖٹٕس تہِ کٔرۍ مٕتۍ آرڈَر تم تہِ ٲسۍ ٹھیٖک